بہٕ ہسا چھُس زانان ویٖڈو گیٚمزَن مُتعلق تِکیٛازِ مےٚ ہسا چھِ واریاہ کیٚنٛہہ گیٚمہٕ گِنٛدمژٕ پنٕنِس فونس پٮ۪ٹھ مثلَن پب جی چھِ فرٛی فایَر چھِ ٹیٚمپُل رَن چھِ مِنی ملیشیا چھِ یا بدل تہِ کیٚنٛہہ گیٚمہٕ چھِ یم زَن منٛز یم زن مےٚ گِنٛدمژٕ چھِ اِنسان ہسا چھُ تیٚلۍ یم ویٖڈو گیمٕز گِنٛدان ییٚلہِ زن سُہ تنٛگ آسہِ آمُت یا کیٚنٛہہ پریشٲنی آسہِ تٔمِس پتہٕ چھُ اِنسان یم ویٖڈیو گیٚمٕز گِنٛدان اَمہِ سۭتۍ ہسا چھُ رِفریش سہُ گژھان بیٚیہِ ہسا چھُ یُس تٔمِس یُس تٔمِس أنٛدۍ پٔکھۍ ماحوٗل چھُ آسان یمٔۍ سۭتۍ سُہ زَن تنٛگ چھُ آسان کوٚرمُت تٔمِس نِش ہسا چھُ پتہٕ بچان